ییٚلہِ تہِ کانٛہہ ڈِفکَلٹی یِیہِ ؤرٕک پٕلیسَن پٮ۪ٹھ ییٚلہِ تہِ کانٛہہ سُچویشَن گژھِ تھوڑا بہت کِرٛٹِکَل گۄڈنٮ۪تھٕے چھِ آسان دٮ۪ماغ سۭتۍ ہیٚنۍ کٲم تاکہِ کانٛہہ تہِ سُچویشَن گٔژھ نہٕ پَتہٕ کِرٛٹِکَل اگر تھوڑا سا بھی کینٛہہ آسہِ تمہِ سۭتۍ چھِ پَتہٕ اِنسانَس ماینٛڈَس پٮ۪وان زیادٕ اثر اِسلیے کانٛہہ تہِ سُچویشَن یۄس آسہِ سۄ چھےٚ آسان ایٖزِلی کَرٕنۍ ہٮ۪نٛڈٕل زیادٕ چھِنہٕ آسان ماینٛڈَس پٮ۪ٹھ سٹرٛس نیُن کِہیٖنۍ زیادٕ چھَنہٕ آسان سۄ نیُن أسۍ چھِ سَمٹایمٕز کانٛہہ تہِ اگر سُچویشَن آسہِ أسۍ چھِ زیادٕ ماینٛڈَس دِوان زور تاکہِ سُہ تمہِ سۭتۍ چھِ تمہِ سۭتۍ وارَے کَنفلِکٹٕز چھِ تمہِ سۭتۍ بَڑان اِسلیے زیادٕ گژھِ نہٕ اٮ۪گرٮ۪سِو گژھُن کِہیٖنۍ نہ گژھِ زیادٕ شَرارتی بَنُن اِنسان گژھِ سونٛچ سَمٕج کے ہرکانٛہہ چیٖز یُس آسان چھِ تٔمِس چھِ اگر کینٛہہ تہِ پرٛابلِم گژھِ سپوز میٛانہِ ؤرٕک پٕلیس پٮ۪ٹھ بہٕ چھَس نہٕ زیادٕ مطلب زیا یہِ کَران شَرارتَس ہٮ۪وان کٲم بہٕ چھَس نہ تمہِ وِز گژھِ ہمیشہِ پَنٕںۍ ژھۄپہٕ کَرٕنۍ یہِ تہِ پَتہٕ آسہِ تہِ چھِ سونٛچان شانتی سان چھِ آسان کانٛہہ ڈٮ۪سِجَن نیُن ڈٮ۪سِجَن چھُنہٕ آسان ییٚمہِ وِزِ ڈٮ۪سِجَن نِمو سُہ چھِنہٕ آسان تمہِ وِز نیُن کِہیٖنۍ ییٚمہِ وِز سُچویشَن کِرٛٹِکَل آسہِ تمہِ وِز گژھِ تمہِ وِز چھَس بہٕ آلویز ییٚلہِ تہِ مےٚ یہِ بہٕ چھَس پںٛںہِ ؤرٕک پٕلیس پٮ۪ٹھ کانٛہہ تہِ یِژھ سُچویشَن ییہِ یہِ بہٕ چھَس واریاہ زیادٕ ہٮ۪نٛڈٕل کَران سُہ ساروے کھۄتہٕ بوٚڑ یُس مےٚ باسیٛاو کانٛہہ سُچویشَن ہٮ۪نٛڈٕل کَرٕنۍ چھِ تمہِ خٲطرٕ چھِ موسٹ پَنٕںۍ یۄس زبان چھِ آسان یہِ چھِ آسان بنٛد تھاوٕنۍ کیٛازِکہِ زبان چھےٚ اَکھ شَمشیر آسان یہِ ہیٚکہِ اِنسانَس امہِ وِزِ کینٛہہ تہِ ؤنِتھ اَتھ منٛز ہیٚکہِ کینٛہہ تہِ بُرٕ ژٔلِتھ نیٖرِتھ ییٚمہِ وِزِ پنٛنہِ ؤرٕک پٕلیس ہرکُنہِ پنٛنہِ ؤرکہِ پٮ۪ٹھ پیٚیہِ اَثر اِسلیے پَزِ تمہِ وِزِ ہر وِز ژھۄپہٕ کَرٕنۍ بہٕ تہِ چھَس موسٹ ٹایمٕز چھَس بہٕ یِمَن چیٖزَن پٮ۪ٹھ ژھۄپہٕ کَران بہٕ چھَس نہٕ زیادٕ ہایپَر گژھان کِہیٖنۍ عقلہِ چھَس ہٮ۪وان کٲم اگر کانٛہہ کُنہِ ساتہٕ وَنہِ تہِ کینٛہہ اَصٕل پٲٹھۍ چھَس بوزان ہاں ییٚلہِ پَتہٕ اَصٕل پٲٹھۍ گژھِ سۄ سُچویشَن گژھِ پھِر بھی اَصٕل پٲٹھۍ ہٮ۪نٛڈٕل پَتہٕ چھَس بہٕ وَنان کٲنٛسہِ ژےٚ کَتٮ۪تھ کٔرِتھ غلطی مےٚ کَتٮ۪تھ ٲس غلطی کِتھ پٲٹھۍ ٲس اَسہِ یہِ نِباوُن